ہٮ۪لو آ ہٮ۪لو آ ؤنِو حظ تُہۍ چھُو حظ ٹھیٖک آ شُکُر حظ شُکُر حظ ؤنِو حظ کیٛاہ دٔلیٖل حظ چھِ اچھا تُہۍ چھُو حظ آ سوری سوری تُہۍ چھُو تُہۍ چھُو عُمر عُمر جیوٗلہ چھُو تُہۍ عُمر جیوٗلَر آ آ بہٕ حظ چھُس بہٕ چھُس مُنیٖب صٲب حظ مُنیٖب صٲب چھُس اٮ۪کچُلی چھِ مےٚ نٮ۪کٕسٹ ویٖک چھِ مےٚ کورِ خانٛدَر تہٕ اَسہِ حظ گَژھِ کیٚنہہ لیٹٮ۪سٹ ڈِزایَن بٮ۪نٛگلَن ہٕنٛدۍ یعنی کہِ اَکھ چھِ اَسہِ ضوٚرتھ یِمَے نٮ۪کلٮ۪س وٮ۪کلٮ۪س نہ سُہ چھُ مےٚ پاے مےٚ حظ چھِ تُہُنٛد بوٗزمُت واریاہ ؤنۍتو تُہۍ اَسہِ بنیٛاہ لیٹٮ۪سٹ ڈِزایِن بنیٛاہ اَسہِ لیٹَٮ۪سٹ اچھا اچھا اچھا تُہۍ ؤنۍتو مےٚ یُس یہِ بٮ۪نٛگلٕز چھِ نہ آز کیٛاہ ریٹھاہ چھِ آز کٔہہِ چھِ گژھان کٔرۍ کٔہہِ گژھِ مےٚ آز پانٛژھ ساس یہِ تھوڑا وۄنۍ مےٚ چھُ کورِ عیال حظ چھُم تھوڑا کٔرۍتو کَمٕے پَہنتھ کورِ عیال چھُ کورِ حظ چھُم اٮ۪کچِؤلی حظ چھِ مےٚ مےٚ چھِ مال تُلُن واریاہ مےٚ چھِ کٔہ کٔرۍ جورا تُلٕنۍ مےٚ چھِ نٮ۪کلِس جورا تُلُن مےٚ چھِ وٲج تُلُن مےٚ چھِ ہار تُلُن بیٚیہِ گوٚژھ مےٚ اٮ۪کچٕوٕلی چھِ مےٚ اَصٕل رٕکایَرمٮ۪نٛٹ مےٚ گٔژھۍ لیٹَسٹ ڈِزایِن منٛز آسُن مےٚ گٔژھ نہٕ ہُہ پرٛون آسُن لیٹَسٹ ڈِزایِن تُہۍ مےٚ تُہۍ کٔرِو تُہۍ ہٮ۪کِو مےٚ یَتھ منٛز وَٹزَپَس پٮ۪ٹھ مسیج وٕنۍکٮ۪س ہیٚکِو تُہۍ مےٚ سوٗزِتھ کٔرِو تُہۍ فار اٮ۪کزامپٕل مےٚ حظ چھِ بہٕ کَرٕ تھوڑا مےٚ چھُ ٹایِم کَم بہٕ چھُس یَپٲرۍ واریاہَن کامٮ۪ن منٛز آوُر چھُس بہٕ تُہۍ کٔرِو مےٚ کیٚنہہ ڈِزایِن بہٕ کَرٕ سِلیکٹ میٛٲنۍ کوٗر کَرِ سِلیکٹ أسۍ کَرو تۄہہِ کٲم أسۍ کَرو تۄہہِ أسۍ کَرو تۄہہِ پیمٮ۪نٛٹ آن لایِنٕے تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن تُہۍ کٔرِو مےٚ پتہٕ چھُ سُہ سَہَل پَتہٕ کیٛاہ أسۍ کَمہِ آیہِ نِمو تہٕ اٮ۪کچُلی سوزَن بہٕ کانٛہہ مےٚ چھِ لٔڑکہٕ ییٚتی تہٕ سُے سوزَن بہٕ پَتہٕ نِنہِ مین چیٖز کٔرِو تُہۍ اَسہِ وٕنۍکٮ۪س سُہ چھُ ضٔروٗری اہَن حظ آ سُہ کٔرۍزیو تُہۍ ضٔروٗری آ آدٕ حظ آدٕ حظ اَدٕ حظ اَدٕ حظ بِہِو